سَتھ لَچھ ژُوَنزاہ ساس نَو شتھ شیٹھ دَہ ساس ترٛےٚ ہَتھ تہٕ تیٚیہِ تٕرٛہ تیٚیہِ تٕرٛہ ساس ترٛےٚ لچھ تیٚیہِ تٕرٛہ ساس ترٛےٚ ہَتھ تہٕ تیٚیہِ تٕرٛہ نَو لچھ شیٹھ ساس ژور ہَتھ شیٹھ